تُہُنٛد سوال چھِ زِ اَسہِ چھِ پانٛژَن پٔرسَنَس ہُنٛد ناو وَنُن یِم سانہِ ہَمساے دٲری منٛز سٲنِس ہَمساے دٲری منٛز چھِ روزان منظور احمد بیگ غلام نبی شالا بیٚیہِ چھِ بَسان محمد الطاف بَٹ بیٚیہِ چھُ بَسان حظ ییٚتٮ۪ن محمد خلیٖل میٖر بیٚیہِ چھِ بَسان حظ ییٚتٮ۪ن محمد اَکبر ریشی